ہیلو سلام علیکم

آ اَسہِ ٲس تۄہہِ سۭتۍ کَرٕنۍ بِزنِسس مُتعلِق کَتھ آ بِلکُل بِزنٮِس اوس اَسہِ ترٛاوُن شال وال چھُ نہ بَناوان سُے تُہۍ ہیٚکوٕ اَسہ اَتھ منٛز ہٮ۪لپ کٔرِتھ آ بِلکُل اَسہِ اچھا اچھا اچھا

تُہۍ ہیٚکِو مےٚ ؤنِتھ کِتھ کٔنۍ کیٛاہ کُس کیٛاہ مطلب مُتعلِق گژھِ اَصٕل کُس پَلو کیاہ آ بِلکُل

اَچھا آ اچھا یُس پَتہٕ برونٛہہ کُن کَرِ سرٕو ؤرو

اچھا آ اَسہِ دوٚپ اَسہِ دوٚپ اَسہِ بوٗز دوٚپُکھ تُہۍ چھو بٔڑ بِزنِس مین یِمَے شال وال چھُ بَناوان تُہۍ أسۍ کَرو تۄہے سۭتۍ تھوڑا بہت کَنفٲرٕم تہٕ اَسہِ تہ أسۍ کیٚنٛہہ شال بَناوٕنۍ تہٕ تُہۍ کِتھ کٔنۍ کیٛاہ چھُو بَناوان یہِ تہٕ تَوے کوٚر اَسہِ تۄہے سۭتۍ کَنفٲم اَسہِ دوٚپ اچھا آ تَوَے اَسہِ بوٗز تُہۍ چھُو واریاہ زیادٕ بٔڑۍ بِزنس اَتھ منٛز کَران تہٕ اَسہِ کوٚر ڈایرٮ۪کٹ تۄہے اوٚن نمبر تۄہے تۄہے کوٚر ڈایرٮ۪کٹ کال

گاٹہٕ تہِ ہیٚکہِ واریاہ گٔژھِتھ مطلب کیٚمہِ حِساب یی کاٹہ أسۍ کَرو تہٕنٛدِس بروسس پیٚٹھ یہِ کار کھڑا کیٛاہ چھو وَنان بِلکُل بِلکُل آ أسۍ کَرو تُہٕنٛدِس بروٗوسَس پٮ۪ٹھ یہِ تِکیازِ تُہُنٛد شال چھُ آمُت اَسہِ نِش

سُہ پَشمیٖنا چھُنا آسان پَشمیٖنا آ سُے

نا درٛوگ ہا تُہۍ کیٛاہ چھُو پانہ بَناوان

أسۍ تنہ کَرو نہٕ تیوٗت درٛوگ تہٕ وٕ أسۍ کَرو أسۍ کرو میٖڈیَمَس منٛز آ بِلکُل شُکرِیہ تُہٕنٛد تُہٕنٛد چھُو تھوڑا بہت ہیٚلٕپ اَتھ منٛز ضوٚرَتھ تہٕ باقے چھُ نہٕ کِہیٖنۍ چلو حظ چلو حظ سۄ گٔے مہربٲنی تُہٕنٛز چلو شُکریہ چلو اَسلامُ علیکُم